سٲنِس گامَس منٛز چھِ ہوم رٮ۪مِڈی پاپُلر یہِ کہِ أسۍ چھِ رَلاوان تیٖل نوٗن تہٕ لیٚدٕر سُہ حظ چھِ گرماوان کُنہِ پٮ۪ٹھ تہٕ پَتہٕ چھِ تَمہِ چی مٲلِش کران یہِ چھِ گژھان سٲنِس گامَس منٛز اِستعمال نی پین خٲطرٕ